ہیٚلو آ ٹھیٖک تُہۍ چھِوٕ ٹھیٖک آ ٹھیٖک تُہۍ چھِوٕ ٹھیٖک گَرِ چھِوٕ سٲری ٹھیٖک آ ٹھیٖک بَس بِہِتھٕے یہِ اوس نہٕ مضبوٗط زیادٕے کیٚنٛہہ اَتھ آسہٕ یِم سیٖمَٹھ سٮ۪رِ لٲگِتھ اَتھ گٔے پانے کرٛیک یا پانَے یہِ ما چھ زیادٕ مضبوٗط آسان آ اَتھ گٔے کریک تہٕ یہِ آو پانَے ؤسِتھ وۄنۍ چھِ أسۍ یَرادٕ أسۍ ترٛاوو اَتھ آر سی تَمہِ خٲطرٕ چھِ اَسہِ اِنٛگلٲرٕن أنۍ مٕتۍ ؤنۍ نہ اِنٛگلٲرٕن تھٲے أنِتھ تہٕ وٕنۍ ٲس روٗڑۍ انٛنَے سٮ۪کھ تہِ أنۍ سیٖمَٹھ تہِ چھُ اَننَے وۄنۍ دَپو وۄنۍ دَپان تی ترٛاوہوس تہٕ اِنگلٲرٕن گۄڈٕ ترٛ نہ ٹیٖن دِمہوس دوٚپمٕے نہٕ ہُہ چھُنہٕ گژھن مضبوٗط کیٚنٛہہ تہٕ وَنۍِ دِموس اِسلیے ٹیٖن تہٕ تَتھ چھُنہٕ بیٚیہِ پیٹھ کِنۍ ہٮ۪کَن اِنسان کھٔسِتھ کینٛہہ ژوٗرِ ہُنٛد تہِ چھُنہٕ آسان خطرٕ زیادٕ کینٛہہ آ سُہ چھُ مضبوٗط گژھان وۄنۍ لاگہوس پانٛژھِ شیہِ دۄہہِ لاگہوس وۄنۍ وارٕ کارٕ کٲم آ ؤنۍ چھُ یہِ ۂے اِرادٕ آ کیٚنٛہہ